اَسلامُ علیکُم کَپوارہ چھِ اَکھ سُہ ڈِسٹِرٛک یَتھ جایہِ آب تہِ چھِ جنٛگلات تہِ چھِ تہٕ تَتہِ چھِ نیران یِمو علاوٕ واریاہ کیٚنٛہہ کَپوارہ اوس اَکھ پرٛون بِزنِس ہَب اَکھ تہٕ یُس یہِ کَپوارہ ڈِسٹِرٛک چھِ کَپوارہ ڈِسٹِرٛکَس چھِ پَتھ کالہِ پٮ۪ٹھ آمٕژ واریاہ زیادٕ اِمپاٹٮ۪نٕس دِنہٕ تہٕ اَسہِ پَزِ کَپوارہ ڈِسٹِرٛکَس سۭتۍ زیادٕ لَگاو تھاوُن تہٕ سٲنِس اوٚنٛد پوٚت ایرِیاس چھِ آب یِوان ہرمۄکھ پہاڑٕ پٮ۪ٹھ یتھ جایہِ زَن واریاہ زیادٕ تالاب چھِ نیچرَل مطلَب قُدرٔتی تالاب چھِ تِمو سۭتۍ چھِ اَسہِ آب گژھان میسر سٲنِس بنٛڈٕپوٗرِس تہٕ اَسہِ اوٚنٛد پوٚت چھِ ییٚتہِ واریاہ زیادٕ صاف صَفٲیی آسان مٕنسپٕلٹی یُس سٲنِس ڈِسٹِرٛکَس منٛز چھِ سُہ چھِ واریاہ زیادٕ ہٮ۪لٕپ کَران اَسہِ صفٲیی تھاونَس منٛز سٲنِس بَنٛڈپوٗرۍ ڈِسٹِرٛکَس منٛز چھِ روزمَرہ واریاہ زیادٕ ژھۄٹھ نیران یُس ژھۄٹھ مٕنسپٕلٹی وٲلۍ چھِ نِوان شامَن بٲگٮ۪ن کَران چھِ ختم تَمہِ پَتہٕ چھِ أسۍ وٕچھان زِ سٲنِس اوٚنٛد پوٚت ماحولَس منٛز چھِ ییٚتہِ چھِ بنٛڈِپوٗرِس منٛز زیادٕ تَر کُلۍ تہٕ آب یِمو آبو سۭتۍ اَسہِ ییٚمہِ آب تہٕ کُلیو سۭتۍ اَسہِ واریاہ زیادٕ فٲیدٕ چھِ مِلان صاف آب اَصٕل ہوا تہٕ واریاہ کیٚنٛہہ چیٖز چھِ اَسہِ مِلان پَنٛنِس بَنٛڈٕ پوٗرِس منٛز أسۍ دِمو اَکھ ہِنٛٹ اَکھ سٲنِس بَنٛڈٕپوٗرِس منٛز چھِ باغات یِمو سۭتۍ اَسہِ واریاہ زیادٕ مٮ۪وٕ چھِ مِلان اٮ۪گرِکَلچَر ڈِپاٹمٮ۪نٛٹ چھِ یِم اَسہِ واریاہ زیادٕ مَدتھ چھِ کَران اَسہِ پَنٕنۍ وٲر بَناونَس منٛز یَتھ وارِ منٛز أسۍ واریاہ چیٖز چھِ وۄپداوان سیٚرِکَلچَر چھِ اَکھ بیٛاکھ اَکھ ڈِپاٹمٮ۪نٛٹ یِم اَسہِ کُلۍ چھِ کَران فرہَم